ہیٚلو اَسَلام علیکُم ٹھیٖک چھِو حظ اَہَن حظ بس دُعا آ کیٛاہ چھِو کَران

بیٚیہِ کیٛاہ حِساباہ چلان آ بس دُعا ؤنِو ؤنِو

ٹھیٖک ٹھیٖک سُہ کتھ بیچَس مَنٛز چھُ بیچَس مَنٛز چھُ ٹھیٖک ٹھیٖک عُبید نا ؤلِو کیٚنٛہہ چھُنہٕ

تہٕ شامَن یِیِنۍ تیٚلہِ اَلَگ دِمہوس ڈَاوُٹ سیٚشَن دِمہوس تیٚلہِ اَلَگ آ تٔمِس دِمو تِمے

ٹھیٖک فِزیکَل کیٚمِسٹری ہا ٹھیٖک ٹھیٖک ٹھیٖک ؤلِو کیٚنٛہہ چھُنہٕ آ تُہۍ کَتہِ چھِو پانہٕ وُنکٮ۪س اَہَن حظ ٹھیٖک تیٚلہِ یِمہٕ بہٕ توٗرۍ پَتہٕ کَرٕ بہٕ تٔمِس سۭتۍ کتھ ہِش وُچھو کیٛاہ روزِ

باقیَن مَنٛز چھُ اَصٕل چھَا سِکور چھا اَصٕل کَران ٹھیٖک ٹیٚسٹ دِوان سٲری اَچھا ٹیٚسٹ دِوان سٲری ٹھیٖک ٹھیٖک تیٚلہِ چھا چلو ٹھیٖک چھُ کیٚنٛہہ ؤلِو بہٕ یِمہو وُنۍ اُکنتھٕے تہٕ چلو بِہِو رۅبَس حَوال